بِلکُل اگر مےٚ نِوٕز پیپرٕ خٲطرٕ کینٛہہ چانس یی دِنہٕ تہٕ بہٕ کَرٕ سُے پَسَنٛد ییٚتٮ۪ن سُہ دِل خۄش کَرَن واجیٚنۍ کینٛہہ خَبر آسَن اگر بہٕ مِثال وَنہٕ پٲٹھۍ چھِ آسان کینٛہہ کَمپِٹِٹِو ایٚگزامَن ہٕنٛز نِوٕز چھِ آسان کینٛہہ کینٛژھو چھ آسان سُہ کَمپِٹِٹِو ایٚگزام کالفاے کوٚرمُت تِم نِوٕز چھُس بہٕ پَسَنٛد کران یا کٲنٛسہِ چھِ آسان کانٛہہ خوش خَبری تِم نِو تِم خَبرٕ چھِ آسان نِوٕز پیپرَن پیٹھ تِم خَبرٕ تہِ چھُس بہٕ پَسَنٛد کَران یا اَپڈیٹس چھِ آسان کینٛہہ نٔے نٔے آمٕتۍ گورمیٚنٹَس یا نٔے نٔے سِکیٖمز چھِ آسان آمژٕ تِم چھِ آسان نِوٕز پیپرَن پیٹھ تِم کَرٕ بہٕ خۄش مَطلَب پَسَنٛد کَرٕ بہٕ تِم نِوٕز بوزنہِ یا وٕچھنہٕ تہٕ یا پَرنہِ بیٚیہِ چھِ تِم نِوٕز یِمن پیٹھ مےٚ میانہِ پٔرسنیلٹی ہُنٛد اکھ ڈیوَلَپمنٹ اگر بہٕ وَنہٕ سُہ گَژھِ تِم نِوٕز تہِ چھُس بہٕ یَژھان پَسَنٛد کَرُن تِم نِوٕز تہِ چھُس بہٕ یَژھان ریٖڈ کَرُن اگر مےٚ اکھ چانس مِلہِ نِوٕز پیپر پَرنَس بیٚیہِ کیاہ مَطلَب وٲرۍ دات تہِ اگر گَژھان چھُ کُنہِ ساتہٕ مگر تِم نِوٕز چھِ تھوڑا دِلَس کَران کھۄٹٕے پَہمَتھ تِم چھِنہٕ دِل کَران پَسَنٛد پَرُن کینٛہہ وۄنۍ گوٚو مَجبوٗری مَنٛز چھِ پیٚوان پَرنہِ تِم تہِ اگر بہٕ وَنہٕ اووَرآلَس مَنٛز چھُو چھُس بہٕ تِم نِوٕز پَسَنٛد کَران یِم اوٚوَآل ڈیٚولَپمنٹ خٲطرٕ ضروٗری چھِ یا یِم فیوٗچَر فیوٗچَرَس خٲطرٕ نیٚسَسری چھِ مُستَقبِلَس خٲطرٕ اگر بہٕ وَنہٕ یِم تہِ خَبرٕ ضروٗری چھِ آسان تِم خَبرٕ چھُس بہٕ پَسَنٛد کَران پَرُن یا تِم خَبرٕ چھُس بہٕ بوزُن تہِ یَژھان پَسَنٛد کَرُن